اَسلام علیکُم تُہۍ چھِو حظ ایٚن کے ایٚف سی پیٚٹھ یُس اَسہِ ایٚڈرس اوس دیُتمُتن یور تُہۍ پِزا ڈیٚلِور کٔرِو اَسہِ چھُ سُہ ایٚڈرَس کَرُن چینٛج مےٚ کوٚرمو تۄہہِ وَٹسایٚپ کِنۍ ایٚڈرَس سیٚنٛڈ تُہۍ سوٗزِو وٕ تٔتھی ایٚڈرَسَس پیٚٹھ